ہیٚلو ہیٚلو ہیٚلو وعلیکُم سلام آ کیٛاہ کیٛاہ چھُ ضٔروٗرَت خٲرٕے چھا کیٛاہ اَچھا اَچھا تُہۍ چھِو تُہی چھِوٕ تُہۍ چھُو بیوٚل کٕنان آ کٲژاہ ویرایٹی چھِ تۄہہِ نِش اَچھا اَچھا اَچھا تِلہٕ تِلہٕ گۅگُل چھا تِلہٕ گۅگُل جٔڈی جٔڈی بیوٚل چھا نہَ فِلحال چھُس بہٕ نہَ فِلحال چھُ وُنکٮ۪ن سیٖزَن آ یَتھ اَکھ گوٚژھ مےٚ یہِ گۄگجہِ بیوٚل تَرٛکھ زٕ ژور بیٚیہِ گژھِ مےٚ یہِ یہِ اَتھ کیٛاہ وَنان یہِ جٔری تَرٛکھ بیٛٲلۍ زٕ ژور تَرٛکھ چلو چلو او کے